گۄڈنِچی کَتھ رایٹَرَن چھیٚس نہٕ بہٕ زیادٕ سناان کینٛہہ اوٚبویَسلی رایٹَرس تہٕ میٲنس منٛز آسہِ ڈاوُٹ کیٛازِکہِ سُہ چھُ رایٹَر بہٕ چھیٚس اَکھ معموٗلی انسان دوٚیِم چیٖز کہِ مےٚ لیٛوکھ اوترٕ اکھ ایٚساینمیٚنٛٹ اِبنِ تیمیہ ہَس متعلق اور بہٕ گٔیٚیَس تَمہِ ساتہٕ ماٹِویٹ ییٚمہِ ساتہٕ مےٚ اکھ اصٕل تورٕ مِلیٛوو سُہ انعامات مےٚ دِتُکھ کپ بیٚیہِ دِژٕکھ مےٚ سٔرٹفکیٹ سُہ اوس اکھ رُت فیٖڈ بیک اَمہِ خٲطرٕ کہِ مےٚ مِلیٛوو کہِ ژےٚ ہسا چھُتھ یہِ واریاہ زیادٕ اصٕل لیٛوکھمُت اور سُہ لیٚکھیاو مےٚ اِنگلِشَس منٛز